ہیٚلو اَسلام علیکُم آ ؤنِو حظ تۄہہِ حظ کوٚروٕ فون آ تۄہہِ کیٛاہ کیٛاہ حظ کیٛاہ پرابلم چھِو کَمرَس حظ اَچھا کوٗتاہ ٹایم گوٚو تۄہہِ اَتھ یہِ کیٛاہ چھُو تۄہہِ باسان یہِ دَگ چھا باسان کِنہٕ بیٚیہِ چھُو کیٚنٛہہ کَنٹِنیوٗ چھا باسان کِنہٕ منٛزٕ منٛزٕے چھُو اَچھا یہِ ؤنۍتَو تُہۍ مےٚ اَکھ چیٖز صُبَحس چھا شامَس چھا کِنہٕ کیا یہِ منٛزٕ منٛزٕے چھِ کَنٹِنیوٗ دوا وَوا کھیِٚیو تۄہہِ کیٚنٛہہ کِنہٕ نا فرق چھِنہٕ باسان اَچھا تۄہہِ کَریوا اَتھ یِم ایٚکٕس رے ایم آر آے ٹیٚسٹہٕ ویٚسٹہٕ باقٕے سٲری کِنہٕ نہٕ اَچھا تِم کٔرۍوٕ نہٕ تۄہہِ وُنہِ کیٚنٛہہ اَتھ تُہۍ کیٛاہ کانٛہہ ڈاکٹر کران چھُو نہٕ تۄہہِ فالو کِنہٕ وُنہِ چھُو یِتھَے کٔنۍ تُہۍ تُہۍ کٔرِو حظ کٲم تُہۍ یِیِو سٲنِس کِلنِکَس پٮ۪ٹھ تہٕ تُہۍ کٔرِو یور وِزِٹ تہٕ بہٕ ہاونو تۄہہِ اَتھ کیٛاہ دٔلیٖل تۄہہِ کیٛاہ چھُو بیٚیہِ چھِ تۄہہِ کَرٕنۍ ایم آر آی چھِ کَرٕنۍ ٹٮ۪سٹہٕ کیٚنٛہہ لیکھٕ بہٕ بیٚیہِ چھِ ایٚکٕس ریٚے تہِ وُچھٕ بہٕ تہٕ تَمہِ حِسابہٕ وُچھو أسۍ پَتہٕ کیٛاہ ہیٚکہِ یہِ حِساب تُہۍ کٔرِو کٲم تۄہہِ چھُو یُِن یور حظ آ تۄہہِ چھُو یُِن صورہ صورہ نیٚبرٕ کَنہِ چھِ أسۍ بیٚہوان أتی چھِ یہِ اَسہِ کیٛاہ چھِ اَتھ وَنان سون کِلنِک چھِ أتی تہٕ تُہۍ یِیِو اوٗرۍ اَتھ چھُ ناو اَسہِ تھوٚمُت علی جانا کِلنِک اَہَن حظ آ تُہۍ یِیِو سَنٛڈے دۄہ یِیِو تُہۍ یور تہٕ تُہۍ کٔرِو وِزِٹ اَسہِ نِش آ سَنڈے دۄہ یِیِو تُہۍ أسۍ چھِ بیٚہوان سَنٛڈے دۄہ بیٚہمَو أسۍ فُل ڈیٚے ہسٕے اَہَن حظ آ سَنٛڈے بیٚہمَو أسۍ فُل ڈیٚے اَتہِ تہٕ مگر بیٚیہِ چھُو تۄہہِ کَرٕنۍ اَکھ چیٖزَحظ کٲم بیٚیہِ چھُو تۄہہِ کیٚنٛہہ لیکھہو بہٕ توٚتانۍ دَوا وَوا یِتھٕے کٔنۍ کَرو تۄہہِ بہٕ وَٹس ایپَس پٮ۪ٹھ سیٚنٛڈ تہٕ کھیٚیِو تُہۍ یَتھ ہَفتَس کھیٚیِو تُہۍ تہٕ پَتہٕ یِیِو تُہۍ اِنشاء اللہ یِیِو تُہۍ پَتہٕ سَنڈے دۄہ یور تہٕ سَنٛڈے آ سَنٛڈے دۄہ چھُو تۄہہِ یُن تہٕ بیٚیہِ چھُو کَرٕنۍ کٲم آ ؤنِو اٮ۪م آر آی دِمہٕ بہٕ تۄہہِ نظر گۄڈٕ حظ ییٚتہِ تہٕ تَمی حِساب وَنہو تۄہہِ بہٕ پَتہٕ کیٛاہ چھُ کَرُن یعنی کہِ ایم آر آی مطلب سُہ وَنہو نا تُہۍ یِیِو نا یور سَنڈے دۄہ تہٕ تَمے دۄہ یِیِو تُہۍ بہٕ وَنہو تۄہہِ پَتَے کیٛاہ چھُو تۄہہِ کَرُن یعنی کہِ سُہ وَنہو نا تُہۍ ییٚلہِ تُہۍ یِیِو سٲنِس یَتھ پٮ۪ٹھ تہٕ بہٕ وَنہو تۄہہِ کیٛاہ چھُو کَرُن مطلب فِلحال دِمو تۄہہِ بہٕ فلحال دِمو تۄہہِ بہٕ یہِ کیٛاہ چھِ اَتھ وَنان یہِ دَوا لیٚکھِتھ یِتھٕے کٔنی تہٕ تہٕ تُہۍ کٔرِو سَنٛڈے دۄہ ییٖزیٚو تُہۍ تہٕ تَمے دۄہ وُچھو چھُنہٕ حظ ٹھیٖک چلو چلو بِہِو خۄدایَس حوال